السَلامُ علیکُم وَرحمتُہ اللہِ وَبرکاتُہ مےٚ چھُ باسان سانہٕ کٔشیٖرِ منٛز چھُ اَکھ بوٚڑ بارٕ بِدتھ یِتھ وَنان چھُ گِفٹ تہٕ گِفٹ کَتھ چھِ تِم دِنۍ گِفٹ چھِ دِنۍ مہرنٮ۪ن مہرازن خانٛرن وغیراہن پٮ۪ٹھ تہٕ بیٚیہِ چھُ بیاکھ اَکھ مسلہٕ یَتھ سانہِ سوسایٹی منٛز گوٚمُت بوٚڑ بار مسلہٕ سُہ گوٚو ڈاوری ڈاوری تہِ چھِ یِوان ینۍ بَڑٕ چِکہٕ چاو سان دِنہٕ خاص طور پر روٗرل أربن ایرِیا ہن منٛز تِکیٛازِ شہرٕکۍ خانٛدر ییٚلہِ أسی کمپیر کٔر پنٕنہِ گامہٕ کٮ۪ن خانٛرن سۭتۍ مےٚ چھِ باسان شہرٕکۍ چھِ زیادٕ ڈاوری دِوان ایز کمپِیٲر ٹوٚ گامٕکۍ بیٚیہِ یِم گِفٹٕس سانہٕ مہرنہِ دِنہٕ چھِ یِوان أڑۍ چھِ دِوان سۄنہٕ سٕنٛدۍ واجہِ أڑۍ چھِ دِوان بالی أڑۍ چھِ دِوان بنٛگرِ أڑۍ چھِ دِوان پَلو آز چھِ نٔے نٔے رِواج درامٕتۍ گاڑِ چھِ دِوان آز چھِ نٔے فیشن دَرامٕتۍ مکان مَکانہٕ چھِ دِوان گِفٹس منٛز یِتھَے پٲٹھۍ چھِ درامٕتۍ بیٚیہِ یِکہِ آز چھِ دِوان زمیٖن پُٕلاٹ دُکان شاپِنگ کمپٕلیٚکٕس غرض یہِ کہِ سانہِ یَتھ کٔشیٖز منٛز تہِ بَڑیٚو کِفٹن تہٕ ڈاوری ہُند وارِیاہ بِدتھ تِکیٛازِ وۄنۍ چھِ خانٛدر آسان ییٚتہِ تیے کَرنے رشتہٕ دارن دوستن اہبابن تِمن چھِ بَڑٕ فِکِر لگان کہِ کہ وۄنۍ أسۍ گِفٹ دِمو تہٕ کیٛاہ دِمو سونٛچ سونٛچی چھِ تِمن پریشانی گژھان کہِ اَسے دیُن تہِ دیُن کیٛاہ گفٹ پے پَزِ پَتہٕ چھِ لاگان پتہٕ گوٚو اَمہِ پتہٕ ڈِسکَشن ڈِسکَشن چھِ گَژھان پانہٕ ؤنۍ رِلیٹِون دیٖدی ژٕ کیاہ اَنکھ بہٕ کیٛاہ نِمس ہُہ کیٛاہ اَنہِ یہِ کیٛاہ نِیہِ چھُ رٮ۪تھ کھنٛڈا أتھۍ پٮ۪ٹھ تہِ نیران غرض کہِ وارِیاہ وقت چھُ زایہِ گَژھان یہِ ڈِسایڈ کَرنس پٮ۪ٹھ کہِ ٲخر کار أمِس مَہرنہِ گِفٹ دِمو تہٕ کیٛاہ دِمہوس پتہٕ چھُ واتان سُہ دۄہ ییٚمہِ دۄہ خانٛدر چھُ آسان اَدٕ مت بوزتو تُہۍ رنٛگ بَہ رٔنگۍ پَلو کیٛاہ چھِ آسان زنہِ بنیمژٕ پنپوپرِ ہِشۍ وَزٕلۍ نیلۍ سَفید لیٚدٕرۍ وارِیاہن زَنٮ۪ن چھِ وارِیاہن قٕسمن ہٕنٛدۍ پَلو آسان یِم پَلو چھِ نہِ صرف درٛۄگۍ آسان بلکہِ یِم چھِ یہِ مَسیج دِوان کہِ أسۍ چھِ آمٕتۍ خانٛرس پٮ۪ٹھ یِم چھِ بَڑٕ الگ پَلو یِوان بَناونہٕ امہِ اوٚکیجن خٲطرٕ تہٕ روٗد سَوال ڈاوری ہُنٛد ڈاوری تہِ چھِ دِنہٕ یِوان ریسٹلی وُچھُ تویہ سیرینگرس منٛز گوٚو اَکھ واقعہ مَہرنہِ آو نہٕ مہرازٕے ییٛلہِ تِمن پتہٕ پرٛوژھ کہِ وُجوہات کیٚاہ ٲسۍ تٔمۍ ووٚن کہِ أسۍ ہَسا چھِ غریٖب تہٕ یہِ رشتہٕ اوس گوٚنٛڑمُت اَسہِ آز برٛونٛٹھ زٕ ژور ؤری نِکاح وِکاح ٲسِکھ پٔرتھ وۄنۍ اوس صرف کَرٕنۍ رخصتی چونکہِ ہُمن اوس مردن لڑکہٕ سٕنٛزۍ مالٮ۪ن ٲسۍ پاے کہِ یِم نہ ہیٚکن نہٕ دِتھ شاید ڈاوری کیٚنٛہہ لڑکہٕ ژوٚل پانے کالے ژوٚل کوٚت تہِ چھَنہٕ کٲنٛسہِ پیی سُہ آوٕے نہٕ مہراز مَہرینۍ ٲسۍ پتہٕ بِچٲر مٲنٛزِ اَتھٕ دٲرِتھ بِیٚہتھ سونٛچان وَدان زِ وۄنۍ کیٛاہ کَرٕ بہٕ غرض یہَ کہِ سانہِ یَتھ سوسایٹیۄنۍ وارِیاہ بِدتھ اَکھ چھِ مَہرنٮ۪ن پیٚوان بٔڑ بٔڑ موٚٹ موٚٹ یِم دِنۍ گفٹ تہِ دنۍ بیٚیہِ مہرازس تہِ پیٚوان دِنۍ تہٕ بیٚیہِ چھِ پتہٕ خرچہٕ تہِ بڑان بیٚیہِ چھِ پتہٕ مجبوٗر گَژھان کہِ تِم کَرن نہٕ غلط غلط حرکت باقٕے والسلام السَلامُ علیکُم وَرحمتہ اللہِ وَبرکاتُہ